اگر بہٕ تۄہہِ وَنو کہِ ییٚتیُک کَم کَم کامَن تِم فُڈ تہٕ ڈِش چھِ یِم اَسہِ ییٚتیُک کیوٗزاینُک کشمیٖرکہِ کیوٗزاینُک پارٹ چھِ یعنی کہِ وازوانُک پارٹ چھِ سُہ ٲسِن اَسہِ سٕپایسی فُڈ بناوُن یا سُہ ٲسِن وٮ۪جِٹیریَن بناوُن یا سُہ ٲسِن سی فُڈ بناوُن اگر بہٕ تۄہہِ گۄڈٕنٮ۪تھٕے وَنو کہِ تَبَکھ مازٕچ اگر بہٕ کتھ کَرٕ یا مُجہٕ گاڈٕ یا یَکھٕنۍ یا دۄدٕ ناٹہِ پھوٚل کباب رِستہٕ گۄشتاب یِم چھِ واریاہ واریاہ وٕنۍکٮ۪نَس چیٖز یِم آسان چھِ أکِس وازوانَس مَنٛز تہٕ ییٚتیُک وازوان چھِ واریاہ مشہور تِکیٛازِ یوٗتاہ یوٗتاہ کشمیٖرُک وازوان چھِ مشہور کہِ نیٚبرِم لوٗکھ تہِ چھِ وٕنۍکٮ۪نَس یور یِوان کہِ یہِ وازوان ٹیسٹ کَرنہِ اگر بہٕ وٕچھ کہِ کۄچھَن کۄچھَن کیٛاہ چھِ اَسہِ کۄچھَن چھِ وَٹ آر دِ کامَن فُڈٕس اینٛڈ ڈِشٕز دیٹ آر پارٹ آف کیوٗزایِن آف کشمیٖر گوٚو یہِ چھُ وٕنۍکٮ۪نَس اَسہِ کہِ کۄچھَن چھِ اَسہِ یِہوٚے کشمیٖرَس چھُ واریاہ وٕنۍکٮ۪نَس فٕلے اوٚوَر چھِ وٕنۍکٮ۪نَس ییٚتہِ ییٚتیُک یُس اَکھ ییٚتیُک رنٛنُک یعنی کہِ کُکِنٛگ اَلگ مٮ۪تھٲڈ چھِ اگر بہٕ تۄہہِ وَنو کہِ روغن جوش یُس چھِ آسان وازوانَس مَنٛز یہِ چھُ واریاہ اکھ اصٕل چیٖز اکھ آسان بہٕ وَنہٕ کہِ یہِ چھِ سِگنیٖچَر ڈِش وَنہٕ بہٕ یہِ چھِ اَکھ سایِن وٕنۍکٮ۪نَس کَمیُک یُس ییٚتیُک چھُ یہِ چھِ آسان کَٹہٕ مازَس چھِ یہِ بناوان تہٕ یہ چھِ مگر سٕپایسی آسان یَکھٕنۍ چھِ آسان یَکھٕنۍ اگر أسۍ وٕچھو یہِ چھِ آسان یہِ گوٚو یِتھ پٲٹھۍ تۄہہِ آسیو بوٗزمُت کہِ یہِ چھِ تَمۍکُے آسان یا چھِ یہِ چِکنٕچ آسان بَنٲیِتھ یا چھِ آسان مَٹَنٕچ آسان بَنٲیِتھ تہٕ اَتھ چھِ ترٛاوان أسۍ واریاہ چیٖز پٕدنہٕ چھِ أسۍ ترٛاوان یا دَمہٕ ٲلوٕ آسیو تۄہہِ ناو بوٗزمُت دَمہٕ ٲلوٕ تہِ چھِ أسۍ یہِ ییٚتہِ بناوان بیٚیہِ چھِ أسۍ بناوان گۄشتاب چھِ ییٚتہِ آسان رِستہٕ چھِ آسان یا بہٕ وَنہٕ کہِ نَدٕرۍ یَکھٕنۍ تہِ آسیو تۄہہِ بوٗزمُت موٚدُر پُلاو آسیو تۄہہِ ناو بوٗزمُت کٲشرِس وازوانَس مَنٛز چھِ یِم یِم چیٖز آسان بیٚیہِ کیٛاہ چھِ ییٚتہِ آسان یِتھ پٲٹھۍ چھِ کشمیٖرُک چھُ اَکھ تہِ ییٚتہِ کہِ کَہوٕ چھِ آسان نُنہٕ چاے آسہِ تتھ سۭتۍ چھِ أسۍ شیٖر مالَس سۭتۍ چھِ أسۍ سُہ چاے چٮ۪وان یِتھ پٲٹھۍ گِردِ چھِ آسان یا لَواس چھِ آسان یِم چیٖز چھِ آسان بیٚیہِ اگر بہٕ تۄہہِ وَنو کہِ یُس کشمیٖرُک وازوان چھِ اَتھ مَنٛز چھِ واریاہ آسان روغن جوش چھِ اَتھ مَنٛز آسان گۄشتاب چھِ آسان رِستہٕ چھِ آسان تہٕ یُس چھِ یہِ یہِ چھِ آسان یہِ چھِ کران وازٕ تیار یہِ چھِنہٕ پانَے کران أسۍ تیار کیٚنٛہہ یِتھَے پٲٹھۍ اَتھ چھِ سٕپیشلایزٕڈ وازٕ آسان تِمَے چھِ اَتھ پرٛٮ۪پِیَر کران تہٕ پَتہٕ چھِ تِم کران کٲم پَتہٕ چھِ تِم سٔرٕو کران بس باقٕے شُکریہ